ییٛلہ أسۍ گھرِ یکھٕنۍ بناوان چھِ تتھ منٛز چھِ مےٚ واریاہ ٹایم لگان سۄ یکٕھنۍ بناوان تِکیازِ تتھ چھُ پیٚوان گۄڈٕ دۄدھ الگ کڑُن پتہٕ اگر پھول گوٗپی آسہِ یا ٲں ماز آسہِ یا دۄگٕمُت ماز آسہِ یا ڈۄمِنۍ آسہِ سُہ پیٚوان الگ طریقس منٛزگۄڈٕ سِوُن

ٲں تلُن تمہِ پتہٕ ٲں گنٛڈٕ ونٛڈٕ وغیرہ تلٕنۍ پتہٕ دۄدھ تہِ کڑُن الگ سورٕے پیٚوان تتھ الگ الگ کرُن یکھنہِ چھُ مےٚ لگان واریاہ ٹایم بناونس ساروٕے کھۄتہٕ کم ٹایم یتھ لگان چھِ بناونس سۄ گٔے میگی تتھ نہ چھِ پیٚوان سونٛچنُے یہ تراوو سا ہُہ تراوو سا تتھ چھِ پیٚوان تراوُن آبہٕ قطرہ مصالہٕ چھِ آسان تورے بیٚیہ تراوہوس میگی تہٕ سۄ چھِ گژھان پانٛژھن مِنٹن منز تیار بیٚیہ اگر کُنہِ ساتہٕ گھرِ ٹماٹرآسن رنٕنۍ تتھ تہِ چھِ لگان کمٕے ٹایم رُووانٛگن چھِ أسۍ رنان گھرِ تتھ چھِ لگان واریاہ کم ٹایم کُنہِ ساتہٕ اگر گھرِکٮ۪ن بٔڑ پژھٮ۪ن وژھٮ۪ن چھُ آسان یُن یا کیٚنٛہہ نِشٲنۍ وِشٲنۍ چھِ آسان کٲنٛسہِ پتہٕ چھُ آسان کیٚنٛہہ پٔژھۍ ؤژھۍ یِوان تمہِ پتہٕ یا خانٛدر چھُ آسان پتہٕ چھِ یِوان پٔژھۍ تٕہنٛدِ خٲطرٕ چھُ پیٚوان پتہٕ منٛزٕ کیٚنٛہہ تیار کرُن تتھ چھُ لگان ٹایم تِکیازِ اگر کۄکُر تہِ رنو تیوٗت ٹایم تہِ چھُس نہٕ لگان کیٚنٛہہ تھوڑا ٹایمٕے چھُس لگان وۄنۍ اگر زیادے پہم خاص مہمان آسن تٕہنٛدِ خٲطرٕ چھِ پیٚوان ژامن تہِ انٕنۍ تٕہنٛدِ خٲطرٕ چھِ پیٚوان کۄکُر تہِ انُن تٕہنٛدِ خٲطرٕ چھِ پیٚوان ماز تہِ اںُن یا رِستہٕ تہِ پیٚوان انٕنۍ اگر وۄنۍ زیادٕ پٔژھۍ آسن تہٕ تٕہنٛدِ خٲطرٕ چھِ پیٚوان واریاہ سِیُن رنُن تہٕ تتھ چھُ لگان ٹایم یا بتہٕ چھِ پیٚوان رنُن یا کُنہِ ساتہٕ چھِ گھرِ پیٚوان اسہِ کٲنسہِ ٹکھ دپان چھِ بریانی دِتہٕ بنٲیِتھ ییٚلہ أسۍ بریٲنۍ بناوان چھِ تتھ تہِ چھِ لگان ٹایم توٚمُل چھُ پیٚوان الگ تیار کرُن ناٹہٕ واٹہٕ یا پۄلاو چھِ بناوان کُنہِ ساتہٕ تتھ تہِ چھُ لگان تھوڑا ٹایمٕے کۄکُر اگر رنُن آسہِ تتھ چھُنہٕ تیوٗت ٹایم لگان کِہیٖنۍ تہِ نہِ ژآمنہِ تہِ چھُ لگان تھوڑا ٹایمٕے یا أسۍ چھِ کُنہِ ساتہٕ بناوان آلو کے پرآٹھہٕ ٲلوٕ پراٹہٕ یا چھِ بناوان مُجہٕ پراٹہٕ واریاہ تِم چیز یم أسۍ گھرِ بن یا کُنہِ ساتہٕ چھِ أسۍ بناوان کانٚہہ مِٹھٲے وِٹھٲے گھرِ گۄلاب جامَن چھِ یا بییٚہِ کانٚہہ مِٹھٲے چھِ أسۍ بناوان تتھ تہِ چھُنہٕ لگان تیوٗت ٹایم کہیٖنۍ تہِ نہٕ یا کُنہِ ساتہٕ چھِ أسۍ گھرِ ونان پوٗرٕ بنٲیو یا مٔٹھۍ بنٲیو واریاہ چیز چھِ تِم تِمن چھُنہٕ تتھ چھُ تھوڑا اوٹ مانٛڈنس ٹایم لگان تہِ پتہٕ چھُنہٕ تیوٗت تہِ لگان تتھ ٹایم کِہیٖنۍ تہِ نہٕ تہٕ یۄس یتھ أسۍ کم ٹایم لگان چھُ تہٕ سُہ چھُ خۄش کران بناوُن تکیازِ تمہ وِزِ چھُنہٕ گیسَس یا ہیٹرس تل پیٚوان واریاہس کالس کھڑا روزُن کہیٖنۍ تہِ ییٚلہ واریاہ تمہِ وِزِ چھِ پیٚوان چاہے أسۍ چھِ کَہ ٲں گامن ہٚندۍ گامن منٛز روزن وٲلۍ تہٕ أسۍ چھِ کُنہِ ساتہٕ دآنس تہِ پیٚوان دآن تہِ چھُ اسہِ پیٚوان زالُن یا اوترٕ ٲس اسہِ زمیٖندٲری پتہٕ چھِ آسان اسہِ مٔہنی پانٛژھ دٔہ تمہِ دۄہ دانہِ لوننہِ یا دانہِ چھۄنٛبنہِ تمہِ دۄہ چھِ اسہِ پیٚوان دانَس زالُن تِکیازِ أسۍ چھِنہِ ہیٚکان سورٕے گیسَس یا ہیٹرس پٮ۪ٹھ کٔرِتھ کہیٖنۍ تہِ واریاہ ژارِ چھِ آسان والنہِ تہِ تمہِ دۄہ چھِ لگان اسہِ ٹایم سیُن رننس منٛز تمہِ دۄہ گژھہِ آسُن تلک سیُن یمن تھوڑا تِکیازِ یِمن گژھہِ مزٕ یُن گامٕکٮ۪ن مرژِوانٛگُن تہِ گٔژھیٚکھ تھوڑا زیادے پہم آسُن تتھ سِنِس چھِ اسہِ لگٲنی ٹایم رننس دۄہ چھِ پیٚوان دیُن دانٛورِسٕے تَل تیٖژھ چھا پیٚوان رنُن یا یم باغہٕ وٲلۍ چھِ آسان تِمن بِچارٮ۪ن تہِ چھُ پیٚوان روزُن دانٛورسٕے تل دۄہ کیٚن ژوٚن پٔہرن تِمن چھِ آسان ژوٗنٛٹھۍ والَن وٲلۍ چھِکھ آسان براے کرن وٲلۍ چھِکھ آسان تہٕ پرٮ۪تھ کُنہِ گروپس کیُت چھُکھ پیٚوان الگ الگ کھیٚن تیار کرُن یا چاے آسہِ بناوٕنۍ سۄ تہِ چھِ اسہِ پیٚوان پانٛژن دہن نفرن خٲطرٕ بناوٕنۍ تتھ منز تہِ چھُ تھوڑا ٹایمٕے لگان یُس یہِ سون یہ چھُ اسہ پٔزِ یُس ہسا یتھ واریاہ ٹایم لگہِ تتھ منٛز پٔزِ اسہِ کیٚنٛہہ ٹٕرٛک رٹٕنۍ رننہٕ خٲطرٕ یتھ منٛز کم ٹایم لگہِ سُہ چھِ پیی تٛتھ منٛز چھُ کم ٹایم لگٲنی